ایز اےٚ بایکر حظ چھُ مےٚ شوق زِ بہٕ گژھہٕ ہا چَکرَس بایکہِ پٮ۪ٹھ پَننہِ بایکہِ پٮ۪ٹھ رویَل ایٚنفٮیٖلڈٕ بایکہِ پٮ۪ٹھ حظ گژھہٕ ہا بہٕ چَکرَس کَشمیٖر ٹُو کٔنیاکُماری مےٚ حظ چھُ واریاہ شوق سُہ ؤنِو تُہۍ کیٛازِ تِکیٛازِ بایکہِ پٮ۪ٹھ وُچھ حظ گاڈِ منٛز چھِ نَہ حظ شیٖشہٕ تۭر لٔجۍ شیٖشہٕ کٔرِو تُہۍ بَنٛد نیٚبٕرۍ کِنۍ یی نہٕ نیچر ویچر اَتھہِ بایکہِ پٮ۪ٹھ حظ چھُ اکھ چیٖز ہیٚلمِٹ ویٚلمِٹ ہن لاجوٕ حظ تۄہہِ گٕلَوز وٕلوز لایسَنٕس وایسَنٕس تُجوٕ تۄہہِ سۭتۍ آرام سان سورُے کیٚنٛہہ پولیٖسٕچ وُلٮیٖسٕچ ٹیٚنشَن ویٚنشَن روزِ نہٕ کِہیٖنۍ بس درٛٲو نَہ حظ تُہۍ گھرِ آرام سان تیٖل ویٖل تُل بیک اَپ ویک اَپ تُلوٕ حظ تۄہہِ درٛٲو تُہۍ بایکہِ پٮ۪ٹھ چَکرَس وُچھُو حظ بایکہِ پٮ۪ٹھ حظ ہیٚکِو تُہۍ أنٛدۍ پٔکۍ وُچھِتھ آرام سان نیچر آرام سان حظ ہیٚکِو تُہۍ نیچرُک مَزٕ تُلِتھ یِیٚتی خۄش گژھہِ تٔتی بِہیٛو یِتھُے نیرِو تیٛتھٕے نیٖرِو سا رۄبَس حَوالہٕ تہٕ بایکہِ پٮ۪ٹھ مےٚ حظ چھُ شوق بہٕ گژھہٕ ہا کَشمیٖر ٹُو کٔنیاکُماری سُہ ؤنِو تُہۍ کیٛازِ تِکیٛازِ مےٚ اوس شوق بہٕ کرٕہا نَیہِ نَیہِ جایہِ ایٚکٕسپیٖرینٕس کَمہِ آیہِ کیٛاہ لوٗکھ چھِ کھیٚوان کمہِ آیہِ کیٛاہ چھِ لوٗکھ بیٚہوان کیٛاہ طریٖقہٕ چھُ لوٗکَن بیٚہنَس کیاٛہ طریٖقہٕ چھُ لوٗکَن ۄۄتھنَس مَگر مےٚ حظ چھُ یہِ شۄق بہٕ کرٕ ہا بایکہِ پٮ۪ٹھ یہِ کُنُے زوٚن حظ کَشمیٖر ٹُو کٔنیاکُماری گژھہٕ ہا بہٕ مےٚ حظ چھُ سُہ مطلب دُنیاہَس منٛز حظ چھِ مےٚ باسان یۄس ساروٕے کھۄتہٕ سۄ وُلٹہٕ جاے تَتہِ بِگیٚسٹہٕ حظ بٔڑ بٔڑ ڈیٚسٹِنیشَن باسان یۄس بہٕ ایز اےٚ بایکر کرٕ ہا بہٕ یُس بہٕ ایٚکسایٹِسڈ چھُس بہٕ یُس بہٕ مطلب شوق چھُ مےٚ زِ بہٕ گژھہٕ ہا بایکہِ پٮ۪ٹھ چکرَس کَشمیٖر ٹُو کٔنیاکُماری بہٕ وُچھ ہا لوٗکھ واریاہَن جاین ہِنٛدۍ لوٗکھ بڈگامٕکۍ لوٗکھ کش ٲں سونمَرگٕکۍ ووکرٕکۍ گانٛدربَلٕکۍ سارنٕے جاین ہنٛدۍ لوٗکھ وُچھہٕ ہا بہٕ کیٛاہ چھِ کران کَشمیٖرَس منٛز چھِ واریاہ جایہِ بہٕ وُچھہٕ ہا ٲں کَمہِ جایہِ ہنٛدۍ لوٗکھ کٔمہِ آیہِ چھِ بیٚہوان کَمہِ آیہِ کھیٚنُک چیٚنُک طریٖقہٕ کیٛاہ چھُ بہٕ حظ کَرٕ ہا بایکہِ پٮ۪ٹھ سورُے کیٚنٛہہ یہِ مطلب گژھہٕ ہا بہٕ أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ مگر بایکہِ پٮ۪ٹھ حظ مطلب ٹیٚنٛٹ ویٚنٛٹ حظ تُلہٕ ہا بہٕ سۭتۍ بایکہِ پٮ۪ٹھ حظ گژھہٕ ہا بہٕ ییٚتی بیٚہمو تٔتی لَگاوو ٹیٚنٛٹ پیٛوٗنتاہ اکھ دِمہو راتھا نیرہو پَگاہ بیٚیہِ پَننہِ بایکہِ پٮ۪ٹھ رویَِل ایٚنفیٖلڈٕ مےٚ حظ تٔمۍ واریاہ لَٹہِ ساتھ دیٛتمُت سۄ حظ چھِ مےٚ سۄ بایک یۄس مےٚ وُنیٛک تام کَمفٲرٹیبٕل بایک چھِ مےٚ باسان ونیٛک تام چھِ مےٚ سۄ مطلب یِم تہِ بایک ٲسۍ نَہ حظ وُنیٛک تام مےٚ چھِ سۄ کَمفٲرٹیبٕل بایک باسان پانَس خٲطرٕ سۄ حظ چھِ سۄ بایک اَگر وَتھ تہِ آسہِ خراب جاے آسہِ نہٕ بایک حظ چھِ بیٚیہِ سُہ چیٖز اَگر جاے آسہِ نہٕ کِہیٖنۍ سُہ نیرِ توتہِ تَتھ نَہ حظ چھَنہٕ جیمٕچ پرٛابلِم نہٕ آسان کِہیٖنۍ تَؤے حظ چھُس بہٕ یَژھان بایکہِ پٮ۪ٹھ چکرَس گژھُن مَگر اکھ چیٖز چھِ نَہ حظ بایک کران سٕپیڈ حظ گژھان لیٚس تھاوٕنۍ تِکیٛازِ اَگر اِنسان بایک حظ بَنہِ مَگر جان بَنہِ نہٕ کِہیٖنۍ دَب لوٚگ بایکہِ پٮ۪ٹھ بَس اِنسان حظ مۄکلیٛو اِسی لیے چھِ میٛٲنۍ گُزٲرِش زِ ییٚمہِ ساتہٕ تہِ بایکر درٛاو ٹرٛپہِ پٮ۪ٹھ ڈیٚسٹِنیشن پٮ۪ٹھ کُن تہِ درٛاو نَہ سُہ کانٛہہ نیچرک مَزٕ تُل وُچھ أنٛدۍ پٔکۍ کیٛاہ چھُ تہٕ مےٚ چھُ شوق گھرِ نیرٕ ہا بہٕ فُل کَشمیٖر ٹُو کٔنیاکُماری کرٕ ہا بہٕ سَفر بایکہِ پٮ۪ٹھ ہَر کُنہِ جایہِ واتہٕ ہا بہٕ وُچھِ ہا بہٕ کیٛاہ طریٖقہٕ چھُ بیٚہنَس کیٛاہ طریٖقہٕ چھُ وۄتھنَس بیٚہمہٕ ہا بہٕ لوٗکَن نِش کرٕ ہا بہٕ ایٚکٕسپیٖرینٕس واریاہ کیٚنٛہہ مطلب پھیرٕ ہا بہٕ جاین پھیرٕ ہا بہٕ بیٚیِس جایہِ کرٕ ہا بہٕ تَتہِ تہِ کَتھہ وُچھ ہا بہٕ کَمہِ آیہِ کیٛاہ کَتھ کَرنُک کیٛاہ طریٖقہٕ چھُ وۄتھُن بیٚہنُک آرام سان بایکہِ پٮ۪ٹھ حظ چھُ مےٚ مطلب بہٕ چھُس گوٚمُت واریاہہِ لٹہِ دوٚن ترٛیٚن جاین مَگر کَشمیٖر ٹُو کٔنیاکُماری حظ چھُس نہٕ بہٕ وُنہِ گوٚمُت زٕہٲنۍ اِنشاء اللہ اِنشاء اللہ یِہوٗس چھُ مےٚ پٕلان یِہوٗس حظ گژھہٕ بہٕ بایکہِ پٮ۪ٹھ کَشمیٖر ٹُو کٔنیاکُماری کرَکھ بہٕ سارے جایہِ ایٚکٕسپیٖرینٕس کۄس جایہِ کَمہِ آیہِ چھُ کَپٲرۍ کیٛاہ چھُ کَمہِ آیہِ چھُ کھیٚنُک طریٖقہٕ کَمہِ آیہِ چھُ وۄتھنُک طریٖقہٕ کَمہِ آیہِ چھُ بیٚہنُک طریٖقہٕ یہِ حظ گوٚژھ کَرُن لایفہِ منٛز یہِ چھُ پَتہٕ شوقٕے روزان لایف چھَنہٕ روزان مگر شوق چھُ روزان تٔتی تؤے حظ چھُس بہٕ مطلب اَکھ چیٖز حظ چھُس بہٕ مگر گُزٲرِش کران بایکٲرسَن تُہۍ ٲسِو گژھان ٹٕرٛپہِ پٮ۪ٹھ تُہۍ ٲسِو گژھان ڈیٚٹِشینہِ پٮ۪ٹھ یوٚت تۄہہِ گژھُن آسوٕ توٚت مَگر پَنُن جانُک خیال تھٲیتھ آرام سان سٕپیٖڈ کٔر لیٚس کوٚر نیچر تُل مزٕ وُچھ أنٛدۍ پٔتۍ کیٛاہ چھُ کیٛاہ چھُنہٕ تہٕ مےٚ حظ چھُ لاسٹَس حظ چھُ مےٚ یہِ شوق اَکھ زِ بہٕ نیرٕ ہا پَننہِ گھرِ پَننہِ بایکہِ پٮ۪ٹھ بہٕ کرٕ ہا کَشمیٖر ٹُو کٔنیاکُماری سَفر بہٕ حظ وُچھہٕ ہا مَزٕ